یوٚتام میون بیٛاکھ کوسچن چھُ ہٮ۪لٕتھ کِیَر سِسٹَم کیُتھ چٲنِس ایریا ڈِسٹِرکَس منٛز ہٮ۪لٕتھ کِیَر ڈِسٹِرک یُس ہٮ۪لٕتھ کِیَر سِسٹَم میٛٲنِس ایریاہَس منٛز سُہ چھُنہٕ تیوٗت خاص کہِ یُس أسۍ وَنہو یُتھ آسُن گَژھِ ہے البتہ مطلب زیادٕ تہِ نہٕ چھُنہٕ خراب تہِ یِتھُے تہٕ زیادٕ اَصٕل تہِ ںہٕ چھُنہٕ کیٚنٛہہ مطلب اَتھ منٛز چھِ یُنِس سٲنِس ضِلعَس منٛز یُس ہٮ۪لٕتھ سِسٹَم چھِ آرمَس سہٕ مطلب لوکَل پیشنٛٹ مطلب کٲنٛسہِ دوٗر داغ مطلب معموٗلی چوٹ ووٹ برٛکھ وکھ لَگہِ یا کیُتھ یا مطلب جَرل فزین یا مطلب ڈےٚ ڈٮ۪نٹَل چھُ بٲقی سِسٹَم یا مطلب جَرل ڈِسٹِرک ہَسپَتال چھِ اَسہِ ییٚتہِ اَکھ گورمٮ۪نٛٹُک پنٛنِس ڈِسٹِرک کۄپوٲرِس منٛز بیٚیہِ چھِ ہَنٛدوٲرِس منٛز سَب ڈِسٹِرک ہاسپِٹَل ہَنٛدوارہ تَتہِ چھُ یِمے زیادٕ مطلب کٲنٛسہِ چھِ ڈیٚلِؤری چھِ گژھان تِمَن ہاسپِٹَلَن منٛز جرل اگر کانٛہہ بٮ۪مار آسہِ تٔمِس کٲنٛسہِ ڈٮ۪نٛٹ ڈٮ۪نٛٹَل چھِ یا کانٛہہ لۄکٕٹۍ مۄکٕٹ کانٛہہ سٔرجِری چھِ ہٮ۪کان گٔژھ بٲقی چھِ مطلب واریاہن فیسَلٹی چھِنہٕ اَسہِ ہٮ۪لتھ کِیَر سِسٹَم تیوٗت تہِ نہٕ بہتر کہِ مطلب فار اٮ۪کزامپٕل خۄدا نخواستہ اللہ تعالیٰ بَچٲیِن کٲنٛسہِ چھِ اَسہِ گژھان ماینَر ہاٹ اَٹیک سُہ چھِنہٕ گژھان اَسہِ ییٚتہِ اٮ۪ڈمِٹ کہِ سُہ چھُ اَسہِ پٮ۪وان اکھر وُہ کِلوٗ میٖٹر یَتھ پٲٹھۍ ڈوٗر سِٹی ہاسپِٹل سرینگر پٮ۪وان یُن سِکِمٕز یا سورہ ییٚتہِ حظ یِم فیسَلٹیٖز ایویلیبٕل چھِ یا کٲنٛسہِ چھِ اَسہِ گژھان کُنہِ ساتہٕ پرٮ۪شَر ویشر کَم یا کانٛہہ زیادٕ بٕلڈ پرٛٮ۪شَر ہاے تٔمِس چھِنہٕ پَتہٕ یہِ رَٹان کِہیٖنۍ ییٚتہِ چھِنہٕ یِمن تیٖژ مِشیٖنٕے کہِ یِمَن کَنٹرٛول تہٕ تِم چھِ گژھان تِم تہِ چھِ اَسہِ پٮ۪وان واتناونہِ اَسہِ چھِ بَچہِ پٮ۪وان گژھان بٮ۪مار تہٕ یہِ اَتھ منٛز مےٚ مٮ۪نشَن چھِ کٔرِتھ کہِ ہٮ۪لٕتھ کِیر سِسٹَم چھُ اَتھ تُہٕنٛدِس چِلڈرٛنٕز یا مَدَر ہاسپِٹَل سُہ تہِ چھَنہٕ ییٚتہِ کِہیٖنۍ نَہ چھِ اَسہِ مَدَر نَہ چھِ چِلڈرٛن ہٮ۪لٕتھ کِیَر سٮ۪نٹَر تہٕ نَہ چھِ کانٛہہ ہَسپَتال ییٚتہِ نَہ حظ چھِ بَچَن اَسہِ چھِ پٮ۪وان بَچنہِ سُری یور چِلڈرٛنٕز ہاسپِٹَل یُس حالی منٛز شفٹ کوٚرُکھ جے وی سی بیمنا تہٕ یور پَنٛنِس ڈِسٹرکَس منٛز چھِنہٕ أسۍ یِم فیسَلٹی کیٚنٛہہ تہٕ میڈِکیٹ کُپوارہ یا میڈِکیٹ یِم دَوا وٲلۍ دُکان چھِ واریاہ جادٕ اَلبَتہ پرٛایویٹ یِم سٮ۪کٹٲرٕس چھِ کھُلیمٕتۍ تِمَن مَنٛز چھِ یِم کیٚنٛہہ ڈاکٹٲرٕس تِم چھِ فیسَل تِمَن منٛز چھِ ہٮ۪کان کیٚنٛہہ آپریشَن واپَس سٔرجٔریٖز گٔژھِتھ مگر اَکھ غریٖب بِچور چھُنہٕ ہٮ۪کان اٮ۪فٲڈ کٔرِتھ کیٚنٛہہ بہٕ اَلبَتہ گورمٮ۪نٛٹَن حالی منٛزن چھِ گولڈَن کاڈُک چھُنہٕ تمہِ سۭتۍ چھُ مِلان کٲنٛسہِ غریٖبَس مَدَتھ کہِ سُہ چھُ گژھان کُنہِ پٮ۪ٹھ تٔمِس چھِ ہٮ۪لٕتھ کارڈ گولڈَن کَران مگر تیٚمہِ باوجوٗد چھِنہٕ تیٖتۍ فیسَلٹی کہِ سُہ چھِ ہٮ۪کان کۄپوٲرِس منٛز پَنُن سورُے علاج کٔرِتھ تٔمِس چھُ پٮ۪وان سرینگر گژھُن تٔمۍ کٲنٛسہِ تٔمِس رۄپیہِ دَہ پٮ۪وان خرچاو تٔمِس چھُ پٮ۪وان دَہ ڈیرٕ نیُن تہٕ لِہذا یُس ہیلتھ سِسٹَم چھُ سُہ وٕنِس ضِلعس منٛز تیوٗت ترقی وٕنہِ کوٚرمُت کِنہٕ کمی چھِ ہَسپَتالَن منٛز چھِنہٕ وٮ۪ل مینٹینَس کیٚنٛہہ مطلب وۄنۍ اگر کُنہِ جایہِ ہَسپَتالَس بَنٲیِتھ چھِ بِلڈِنٛگٕس چھِ ایولیبل مگر ڈاکٹٲرٕس چھِنہٕ ایولیبل کیٚنٛہہ تہٕ تَمہِ لِحاظ چھِ گژھان واریاہ مُشکِلات أکِس پیشَنٹَس مطلب یَتھ ہٮ۪لٕتھ کِیَر سِسٹَم چھِ وٕنہِ سانٮ۪ن ایریاہَس منٛز واریاہ ویٖک اور پَتہٕ نِمو سٲنۍ لوکَل ییٚتہِ أسۍ گامٕکۍ دِہاتٕکۍ چھِ اَسہِ چھَنہٕ بِلکُل یِم زا فیسَلٹی اَسہِ چھِ پٮ۪وان ییٚتہِ گژھُن پرٛایویٹ اگر کٲنٛسہِ آسہِ میڈِکیڈ پٮ۪وان گژھُن پَتہٕ ٲسۍ تٔمِس دَوا پھوٚل مگر کُنہِ یا دۄہ دٔہ اَڑٕ دگ زُکامُک أسۍ چھِ کَران سٲری پَتہٕ پرٮ۪فَر کیٛازِ اَسہِ چھِنہٕ ییٚتہِ آسان سُہ سِسٹَم کہِ کہِ أسۍ ہٮ۪کو ڈاکٹرَس نِش کٔرِتھ تہٕ اَسہِ چھُ آسان تھوڑا دوٗر تاکہِ پَتہٕ چھِ أسۍ یپٲری کَران لِہذا یُس یہِ سوال ہٮ۪لٕتھ سِسٹَم سٲنِس ایریاہَس منٛز چھِنہٕ وٕنۍ تیوٗت بہتر کیٚنٛہہ